یہِ چھُ وَنان تُہۍ ؤنِو سا تِم لوکَل ٹرانسپوٹ یِم ہَسا اَویلیبل چھِ اَسہِ بَڈگام ڈِسٹرکَس مَنٛز بیٚیہِ ؤنِو ہَسا تُہۍ تِم آفشَن یتھ پیٚٹھ اَثَر چھُ پیٚوان سانہِ مَطلَب دۄہچہِ زِندَگی پیٚٹھ بیٚیہِ ؤنۍ ہوٗکھ سا تُہۍ تِم لُکھ یِم روزان چھِ تَتہِ بیٚیہِ کِتھ پٲٹھۍ چھِ تِم کَران حِصہٕ پَتہٕ تِمَن ڈِسٹرکَن مَطلَب سٲنِس سٲرسی یتھ ایٚسسبلٹی مَنٛز بیٚیہِ موبِلِٹی مَنٛز تہٕ بیٚیہِ ؤنِو سہَ تُہۍ تِم ٹرانسپوٹیشَن وَنو أسۍ یِمنے گاڈیٚن واڈیٚن تِم آفشَن یِم ہَسا سانہِ روز مَرہ زِندگی مَنٛز چھِ گَژھان یِمو ہَسا چھِ ایٚگزامپل دِژمٕژ سومو ہٕچ تہٕ بَسٕچ بَسَن ہٕنٛز اَگَر ہَسا أسۍ وٕنکیٚن کہِ لوٗکھ وَنو ہر کانٛہہ چھُ یَژھان کہِ مےٚ گَژھِ کَم ٹایمَس مَنٛز یِن کانٛہہ تہٕ کٲم نِپٹاونہٕ وٕنکیٚن برونٛہہ ٲسۍ أسۍ وَنا وَلہٕ برونٛہہ ہَسا ٲس سُہ لُکَن تِژھے غُربَت برونٛہہ ٲسۍ نہٕ کَران یِم چیٖز برونٛہہ ٲسۍ وَنا وَلہٕ وۄنۍ کھَسہٕ بہٕ بَسے اَگَر مےٚ سومو وول ہیٚیہِ ہتھ رۄپیہِ کِراے یہِ باس ہیٚیہِ نہٕ مےٚ تیوٗتاہ کِراے کینٛہہ بہٕ ہسا پَکناوا پَننۍ زِندگی أتھی پیٚٹھ مَگَر أزکِس دورَس مَنٛز نَسا چھُ نہٕ أزکِس دورَس مَنٛز اَگَر أسۍ وٕچھو پرٮ۪تھ کانٛہہ ہَسا چھُ محنتی بَنیومُت کٕہٕینۍ یَنا چھُ نہٕ یَژھان کہِ سُہ پَتہٕ تَتھ وَنو پَتہٕ گِرُن پَتہٕ وَنہِ بیٚکِس آز ہَسا چھُ ہر کانٛہہ یَژھان سۄ اصل زِنٛدَگی ہَر کانٛہہ لایِف أزِک لُکھ ہَسا اَگَر نہٕ یہِ ہَسا چھُ پوٚز چھُ سٲنِس کَشمیٖرَس مَنٛز اَگَر وٕنکیٚن اووَر آل وٕچھو ییٚتہِ ہَسا چھُ بے روزگٲری واریاہ زیادٕ ییٚتہِ ہَسا چھِ بے روزگٲری واریاہ زیادٕ مَگَر تمہِ بے روزگٲری باوَجوٗد تِہ نَسا چھُنہٕ وٕنکیٚس کٕہٕنۍ تہِ بِہِتھ ہَر کانٛہہ ہَسا چھُ پَنُن مَطلَب پَنٕنۍ موٚزوری کَران یا پٔرِتھ لیٖکھِتھ کوٗر چھِ کانٛہہ پرایویٹ جابے کَران پنٕنۍ ڈے ٹہُ ڈے لایِف ہَسا چھ پیٚوان پَتہٕ اَگَر أسۍ وٕچھو پَنُن مَطلَب کیاہ اَثرات چھِ پیٚوان اَگَر ہَسا أسۍ وٕچھو پوٚلوشَن چھُ گَسان زیادٕ گاڈِ ییٚلہِ آسَن پوٚلوشَن چھُ گَژھان تمہِ سۭتۍ ہَسا چھُ گاڈِ ہَسا چھُ اکھ زہریلی گیس نیران تہِ تَتھ دُہہِ سۭتۍ تمہِ سۭتۍ تمہِ سۭتۍ ہَسا چھُ اِنسان گَژھان بیٚمار لۄکٹن بَچَن ہَسا چھُ زیادٕ لۄکٹن بَچَن چھ اَثرات گَژھان زیادٕ ایز کَمپِیٲڑ ٹہُ بَڑیٚو نِش تہٕ یِہے ہَسا چھُ اَسہِ أس مَطلَب روز مَرا زِندگی مَنٛز ہَسا چھُ اَسہِ یہِ یِم چیٖز ہَسا چھِ أکِس روزمَرا زِندَگی مَنٛز گَژھان